دوٚیِم پرٛوڈَکٹ یُس مےٚ اوٚن اگر بہٕ اَمیُک تۄہہِ ونہو رٕژر اَمِکۍ رٕژَر باسے مےٚ یہِ سَستہٕ اوس یہِ پرٛوڈَکٹ تَتھ منٛز چھُنہٕ شک کٕہٕنۍ تہِ یہِ پرٛوڈَکٹ اگر بہٕ وٕچھِ بہٕ گٔیَس دُکانَن پٮ۪ٹھ تہِ ژھانٛرنہِ پَتہٕ وُچھ مےٚ ییٚتہِ تہِ لگ بگ ٲس اَتھ گژھان دہ پنٛداہ پٔرسَنٛٹ قۭمتَس فرق تَتہِ تہٕ ییٚتہِ تَتھ منٛز باسیو نہٕ مےٚ کانٛہہ شک سُہ چیٖز باسیو مےٚ یَتھ منٛزٕ واریاہ زیادٕ اَصٕل فرق چھِ اَتھ منٛز مگر بیٚیہِ باسیو مےٚ اَتھ بیٛاکھ اَتھ یہِ اوس ہَلکہٕ اوس اَصٕل اوس یہِ اوس نہٕ تیوٗت مُشکل قٕصّہٕ ہلکہٕ پہمَتھ اوس یہِ تہٕ تَوٕ موٗجوٗب تہِ آیے مےٚ یہِ اَصٕل پَسنٛد وَۄنۍ گوٚو یُس زَن اَمیُک پَتہٕ تُہۍ وَنان چھُ نَگیٹِو نَگیٹِو باسیو مےٚ کالِٹی ٲس نہٕ اَتھ رٕژ نہ نہ کالِٹی ٲس اَتھ بلکل بکواس کالٹی یہِ لَگہِ ہا نہٕ یہِ کالِٹی یوٗتاہ سَستہٕ پیٚو تیوٗت تِم پٲنٛسہٕ تہِ لگہِ ہا نہٕ یہِ مےٚ باسیٛاو پَتہٕ درٛوٚگُے گوٚو سرٛوٚگۍ اگر مےٚ اَکے ساتہٕ اَنہٕ سُہ درٛوٚگُے پَہَن اَنیٚو سُہ پیٚیے مےٚ سَستہٕ تِکیٛازِ یہِ چھِ مےٚ پَگہٕے بدلاوُن گوٚو اَکھ چیٖز دوٚیِم چیٖز سُہ فٲہِدَے چھُنہٕ اَتھ ییٚمہِ مقصد مےٚ اَنیٚو سُہ فٲ سُہ مقصد نیرِ نہٕ اَمہِ منٛز کینٛہہ پَتَے مےٚ اوٚن تہٕ اوٚن کیٛازِ کٲم تہِ نیرِ ہے نہٕ اَمِچ تہٕ تیٚلہِ کَتھ کیُتھ اوس مےٚ یہِ تَمہِ موٗجوٗب باسیٚو نہٕ مےٚ زیادٕ ٹھیٖک کِہیٖنۍ تہِ تہٕ لَگہٕ ہار اوس نہٕ یہِ چیٖز کینٛہہ یی وَنہو تۄہہِ بہٕ یہِ اوس نہٕ لَگہٕ ہار چیٖز کینٛہہ بیٚیہِ یہِ ہِسا ڈیٚلِؤری ڈیٚلِؤری پٮ۪ٹھ کٔہر خۄشکی ڈیٚلِؤری گٔے نہٕ اَتھ سیوٚدُے ڈیٹ دیُت یِمو اَکھ پَتہٕ دوٚپُکھ ہے اَتہِ نہ سا مِلیو اَسہِ ڈیٚلِؤری بایی تہٕ کوٚرُکھ نہٕ ڈیٚلِوَرٕے پَتہٕ دوٚپُکھ وۄنۍ لَگن زٕ دۄہ پَتہٕ ووٚنُکھ وۄنۍ لَگن بیٚیہِ زٕ دۄہ اوس یہِ چیٖز سوٗزمُت اَتھ ٲس نٮ۪برٕ کَوَر وَوَر تِم ٲسۍ ژھیٚنمٕتۍ یہِ اوس یوٚہَے ننٛگَے چیٖزاہ ہیٚوٗ تَمہِ موٗجوٗب پزِ نہٕ مےٚ بلکل بکواسٕے تَمہِ موٗجوٗب آو نہٕ مےٚ یہِ پَسنٛد کِہیٖنۍ